أسۍ ہَسا چھِ گۄڈنیٚتھ شُکُر گُزار سیٚٹھاہ شُکُر گُزار اکھ کَشمیٖر کِس گورمِنٹَس بیٚیہِ ہَسا چھِ ڈی سی صٲبَس ڈاکٹَر سعید سہرِش اَصغَر صاحباہَس تکیٛازِ تٔمۍ ہَسا یُس ہَسپَتال سٲنِس ڈِسٹرک بارامُلاہَس مَنٛز کھوٗل ییٚتہِ ہَسا چھِ واریاہ ییٚتہِ ہَسا چھِ ڈِسٹرک ہاسپِٹَل تہٕ ییٚتہِ ہَسا چھِ ییٚتہِ ہَسا چھِ تحصیٖل ہاسپِٹَل تہِ ییٚتہِ ہَسا أسۍ ہَسا چھِ واریاہ شُکُر گُزار ڈی سی صاحِباہَس تٔمۍ ہَسا چھِ مَطلَب کہِ اَسہِ ہَسا چھِ پَٹنہٕ تہِ چھُ اَسہِ ہیٚلتھ کِیر سیٚنٛٹَر اَسہِ ہَسا چھُ بوٚڈ بارٕ ہیٚلتھ کِیر سیٚنٛٹَر ڈِسٹرک بارابُلاہَس مَنٛز یتھ أسۍ ڈِسٹرک ہاسپِٹَل وَنان چھِ یُس ہَسا خواجہ باغ چھِ تکیٛاز تٔمۍ ہَسا چھِ تَتہِ واریاہَن طَر طریقَن ہٕنٛز فیسَلٹی تھٲمٕژ گۄڈنیٚتھ اَگَر أسۍ وُچھو اَگَر کانٛہہ پرٛیٚگننٹ لیٚڈی چھِ آسان عموماً اَگَر أسۍ ڈِسٹرک بارامُلا ترٲوِتھ وُچھو ڈِسٹرک بَڈگامَس کُن وُچھو تَتہِ نَسا چھَ نہٕ مَطلَب یوٚس ہَسا اکھ پریٚگننٹ لیٚڈی چھِ یا تہٕ چھِ تمس شِفٹہٕ کَران سرینَگَر تہٕ نَتہٕ چھِس بَدَل کُن کَران اَگَر ہَسا أسۍ ڈِسٹرک بارامُلہِچ کتھ کَرو ییٚتہِ ہَسا چھِ ییٚتہِ ہَسا چھِ اَگَر أسۍ ڈِسٹرک بارامُلہِچ کتھ کَرو ییٚتہِ ہَسا چھِ بوٚڈ بار اکھ ڈِسٹرک ہاسپِٹَل ییٚتہِ ہَسا آرام سان ڈیلوری زنَن تہِ چھِ ڈیلوری گَژھان بَجہِ بَجہِ سرجٔری تہِ چھِ گَژھان ییٚتہِ ہَسا چھِ مَطلَب یِتھٕ پٲٹھۍ اَسہِ یہِ سِکمٕز چھِ جے وی سی ہاسپِٹَل چھِ ییٚتہِ ہَسا چھِ یِتھی یِتھی بٔڈۍ بٔڈۍ ہاسپِٹَل ییٚتہِ ہَسا چھِ تِمَن ہاسپِٹَل مَنٛز ہَسا چھِ پرٛتھ کانٛہہ فیسَلٹی اَیولیبٕل یِمےَ ییٚتہِ ہَسا چھِ دَوا فیسَلٹی تہِ ییٚتہِ ہَسا چھِ باقٕے سٔروِس تہِ اَیولیبٕل ییٚتہِ ہَسا چھِ ایٚمبُلیٚنس تہِ اَیولیبٕل بیٚیہِ بیٚیہِ ہَسا چھِ تِم گۄڈنیٚتھ اَگَر أسۍ ییٚتِک یِمَن ہَسپَتالَن ہٕنٛدیٚن ڈاکٹرن ہٕنٛز کتھ کَرَو یِم ہَسا چھِ واریاہ بہتریٖن پٲٹھۍ مَطلَب کہِ أکِس پیشَنٹَس سۭتۍ یِوان اَکار بَکار گۄڈنیٚتھ اَگَر أسۍ وُچھو ایٚز پٔر ٹُو باقیَن ہَسپَتالَن یِتھٕ پٲٹھۍ ہَسا تَتہِ چھِ مَطلَب کہِ کٲنٛسہِ پیشَنٹَس اَگَر تمِس اللہ تعالی رٔچھِن کیٚنٛہہ آسہِ مان ٹھِلَن چھِس گِنٛدان تِتھٕ پٲٹھۍ چھِس نہٕ وُچھان کِہیٖنٛۍ ییٚمِس ییٚمِس ییٚمِس وُچھو ییٚمِس کیٛاہ چھِ اَگَر ہَسا أسۍ وۅنۍ ڈِسٹرک بارامُلاہٕچ کتھ کَرَو ییٚتہِ ہَسا چھِ واریاہ واریاہ واریاہ یتھ وَنو أسۍ ہَسا چھِ شُکُر گُزار مَطلَب کہِ ییٚتہِ کِس گورمِنٹ سٕنٛز مَطلَب تٔمۍ چھِ ییٖژاہ اصٕل فیسَلٹی تہٕ بییٚہ ییٖتیٛاہ اصٕل ڈاکٹَر صٲب یِمَن سانن ہَسپَتالَن مَنٛز تھٲومٕتۍ بیٚیہِ ہَسا چھِ أمۍ ہَسا اَسہِ ییٚتہِ لوکَل گام چھِ مَطلَب ییٚتہِ ہَسا چھِ واریاہ فار فُلَنٛگ ایٚریا وُڈٕر گام چھِ پہٲڑی عَلاقہٕ چھِ ڈِسٹرک بارامُلاہَس مَنٛز حظ چھِ اوٗڑی چھِ یِوان یا دانی سیدہ چھِ یِوان تَپٲرۍ ہیٚرِ ہیٚرِ واریاہ چھِ گام چھِ یِوان مَطلَب کہِ تِمَن مَنٛز تہِ ہَسا چھِ واریاہ اصٕل ہیٚلتھ کِیر سیٚنٛٹَر ہَسپَتال ہَسا چھِ تِمَن مَنٛز تہِ بیٚیہِ ہَسا چھِ یَپٲرۍ زیادٕ گُجَر عَلاقہٕ چھِ بانڈی بالا چھِ بابا ریشی چھُ ٹَنٛگ مرگ چھَ ییٚتہِ یِمَن مَنٛز تہِ ہَسا چھِ واریاہ اصٕل ہیٚلتھ کِیر سیٚنٛٹَر ییٚتہِ واریاہ اصٕل مَطلَب کہِ لیبارٹرٛی تہِ چھِ سٔرجَن تہِ چھِ اَیولیبٕل یِم سرجہِ آپریشَن چھِ ہیٚکان کٔرِتھ مَطلَب کہِ ییٚتہِ لیبارٹرٛی مَنٛز خوٗنُک ٹیٚسٹہٕ چھُ گَژھان یا باقٕے ٹیٚسٹہٕ چھِ گَژھان ییٚتہِ ہَسا چھِ تِم واریاہ مَطلَب کہِ اَصٕل ییٚتہ کیٛاہ ییٚتِچ فیسَلٹی ہَسا چھِ یِمَن ہیٚلتھ کِیر یِمَن ہَسپَتالَن ہٕنٛز فیسَلٹی سۄ ہَسا چھِ ییٚتہِ واریاہ آ ییٚتہِ ہَسا چھِ واریاہ اصٕل فیسَلٹی ییٚتہِ ہَسا چھِ اَگَر یِم اَگَر اَگَر ییٚتہِ أسۍ وُچھو تحصیٖلچہِ کتھ کَرو تحصیلا ییٚتہِ ہَسا چھُ تحصیٖل پَٹنَس مَنٛز بوٚڈ بار ہَسپَتال اَگَر ہَسا اَسہِ تَتہِ مَطلَب کہِ تَتہِ تِمَن کیٚنٛہہ چھُ باسان تِم ہَسا چھِ ریٚفر کَران ڈِسٹرک ہاسپِٹَل بارامُلا تِم ہَسا چھِ تٔتی اَسہِ گٲڑۍ دِوان یِم ہَسا چھِ گاڑٕ فیسَلٹی تہِ چھِ ییٚتہِ اصٕل دَوا فیسَلٹی تہِ چھِ ییٚتہِ اصٕل ییٚتہِ ہَسا چھِ سرجَنَن ہٕنٛز فیسَلٹی تہِ چھِ ییٚتہِ بییٚہِ ہَسا چھِ ییٚتہِ لۅکٹیٚن بَچَن ہٕنٛز چایلڈ ہیٚرٕ ہیٚلتھ سٔروِس تہِ ہَسا چھِ ییٚتہِ اصٕل ییٚتہِ ہَسا چھِ مَطلَب لۅکٹیٚن بَچَن چھُ آسان ڈرٛاپٕس ترٛاوُن اگر نَسا تِمَن پَتاہ چھِ آسان ویٚکسیٖن چھِ آسان ییٚتہِ ہَسا چھِ گام پَتہٕ گام آشا تہٕ ڈاکٹَر نیران تِمَن لۅکٹیٚن لۅکٹیٚن بَچَن ویٚکسیٖن چھِ کَران ڈرٛاپس ٹیٖکا چھِ لَگاوان ییٚتہِ نَسا ییٚتہِ ہَسا چھِ واریاہ اصٕل فیسَلٹی أسۍ ہَسا چھِ واریاہ شُکُر گُزار بارامُلا ڈِسٹرک بارامُلچن ڈا کہِ گورمِنٹَس ڈاکٹَر سید سہرِش اَصغَر صاحِباہَس یٔمۍ ہَسا ییٚتہِ واریاہ اصٕل فیسَلٹی چھِ تھٲمٕژ سٲنِس ڈِسٹرک بارامُلاہَس مَنٛز